آ سَلام علیکُم وعلیکُم اسلام ورحمۃ اللہ وبرکاتہ بِلکُل اچھا چار چھِ کران آ بہٕ سوزو ییٚکیاہ بہٕ سوزو ییٚکیاہ برٛونٛہہ کالی تۄہہِ ٲسوٕ مےٚ فون کیٛاہ بہٕ سُہ تۄہہِ برونٛہہ کَنی تہٕ وٲلِو تُہۍ اگر بَناوُن آ ؤنِو حظ کیٛاہ حظ چھُ چار چار تانۍ ٹھیٖک حظ یہِ چھِ حظ بوٹس منٛز گژھُن یہِ شِکارَس منٛز شِکارَس منٛز ٹھیٖک ٹھیٖک کٔژ چھُو تُہۍ ہے کُنہِ زٔنی اۭں بیٚنہِ ژےٚ گَژھی یہِ چھِ تقریٖباً اَتھ چھِ اَتھ لَگہِ ٹایمٕے تہٕ نَو شیٚتھ رۄپیہِ گٔے ژےٚ خٲطرٕ بَس یہِ کُس حظ طوٗفان چھِ ییٚتہِ ٲس مارکیٹ نیران نٮ۪بَر تہٕ تَتہِ یِوان یَزار زٔٹ یِوان آچھا ٹھیٖک نَو شیٚتھ حظ ووٚن مےٚ یہِ ووٚنُے مےٚ تُہٕنٛدِس بٔتھِس ووٚن مےٚ نَو شَتھ سا وَ تُہٕنٛدِس بٔتھِس ترٛاوٕ بہٕ وَنۍ بیٚیہِ ہَتھ رۄپیہِ ٲٹھ شیٚتھ دیٖزیٚو تُہۍ تہٕ بَس وۅنۍ دِ ہے پانٛژھ ہَتھ ٲسۍ بَنے أکی یور تانۍ گژھان یہِ کیٛاہ اوس تانۍ أکیاہ تَمہِ گژھان اَسہِ دِوان پانٛژھ ہَتھ بہٕ ہے پانٛژھ ہَتھ حظ گژھن یوٗتاہ یوٗتاہ تاوَن نہ چھُنہٕ پانٛژَن ہَتَن پٮ۪ٹھ گژھٕ بہٕ ییٚتہِ پٮ۪ٹھَن حظ تانۍ بہٕ حظ چھُس نِوان پانٛژَن ہَتَن پٮ۪ٹھٕے ییٚتہِ پٮ۪ٹھ اگر پانٛژَن تانۍ وَلہٕ بہٕ نِمو یہِ ہورٕ مارکیٹَس نِمو بہٕ پانٛژَن ہَتَن چار چارِ وٕچھِو تُہۍ کَتہِ چھِ اور لَگہِ یورٕ گٲنٛٹہٕ اورٕ گٲنٛٹہٕ اَسا نیر سا نہ حظ نہ نہ نہ وۅنۍ مےٚ دوٚپ نہ ٲٹھ شَتھ وَنۍ ترٛاوٕ بہٕ بیٚیہِ تُہٕنٛدِس بٕتھِس ترٛاوٕ پَنٛژاہ رۄپیہِ ساڑ سَتھ ہَتھ دِیو تہٕ بَس مۄکلٲے ٹٮ۪نشَنٕے ساڑ سَتھ ہَتھ دیٖز یہِ ٹھیٖک چھِ پکوٕ تیٚلہِ چلو ٹھیٖک حظ کھٔتۍ زیٚو تیٚلہِ نا آرام سانٕے کھٔتۍ زیٚو